ہیلو السلام علیکُم تُہۍ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ چھِو حظ بَس ٹھیٖک تُہۍ چھُو ٹھیٖک شُکُر خۄدایَس کُن مےٚ اوس یہِ وَنُن تۄہہِ وَنیو نا پٔتۍمہِ لَٹہِ یَتھ دیٖتو یَتھ یہِ ہیلو تُہۍ وَنیو نا پٔتۍمہِ لَٹہِ یَتھ دیٖتو دیوار وۄنۍ وۄنۍ ترٛایو وۄنۍ ترٛایو اَسہِ زٔمیٖن تہٕ تۄہہِ دِتے اَسہِ پہ پونٛسہٕ تہٕ پَنٕنۍ تۄہہِ دیُتوٕے نہٕ اَتھ دیوار ساروٕے کَڑے پونٛسہٕ یہِ چھِ گژھان جان وۄنۍ ہمساے دٲری منٛز چھُنہٕ یہِ جان گژھان اَتھ دیٖنٲیزیو ضٔروٗری دیوار تِکیٛازِ اورٕ چھُ ہوٗنۍ ووٗنۍ اوکُن یوکُن تَران یَپٲرۍ چھِ اَدٕ کیٛاہ اۭں اہن حظ اۭں یہِ چھا پَنٕنۍ نمبرَن چلو کٔرِو تُہۍ بٲجانَس سۭتۍ کَتھ تہٕ مےٚ ؤنۍزیو وعلیکُم السلام السلامُ